ہیٚلو اَسلام علیکُم یہِ چھٔز حظ اے بی ٹوٗر اینٛڈ ٹرٛاولٕز سَر اَسہِ حظ اوس امہِ برونٛہہ کوٚرمُت اَکہِ پھِرِ گٲڑۍ آرڈر تُہنٛز یَتھ حظ اوس ڈیوَر آسِف صٲب اوس اَہن حظ اَسہِ حظ گٔے تمہِ ساتہٕ گُلمرگ سُہ ڈیور ہسا اوس واریاہ اَصٕل تٔمِس تہِ آو اَصٕل حِساب اَسہِ چکر کرنس تٔمِس تہِ حظ آیہِ برابردی اَصٕل اہن حظ وۄنۍ حظ اوس اَسہِ بیٚیہِ گژھُن چَکرَس حظ پہلگام أسۍ حظ چھِ ژور نفر اَسہِ اوس گژھُن کۄلگامہِ پؠٹھ تُہۍ ؤنۍ تو مےٚ حظ سۄ گٲڑۍ چھےٚ حظ ایویلیبٔل آز بیٚیہِ آسف صٲب چھا فری تمہِ ساتہٕ ییٚمِس تہِ أسۍ اور ہؠکو چکرس گٔژھِتھ اَسہِ حظ چھُ گژھُن کۄلگامہِ پؠٹھٕ پہلگام ژور نَفَر حظ چھِ أسۍ گژھُن چھِ أسۍ بوموارِ دۄہَ حظ اَسہِ ؤنۍ تو حظ سَر اَسہِ کیاہ کِراے گژھِ بیٚیہِ ؤنۍ تو یہِ آسف صٲب چھا پانہٕ تَمہِ ساتہٕ اؠویلیبٔل تٔمِس سۭتۍ حظ آو اَسہِ اصل حِساب تمہِ ساتہٕ اور گژھنَس کراے کیاہ حظ گژھِ اَسہِ اور تامَتھ بِلکُل اَسہِ حظ لگن اکھ زٕ دۄہ اور چَکر کرنَس بِلکُل دۄہ راتھ حظ اکھ زٕ دۄہ وَنۍ ؤنۍ تو أسۍ حظ یہِ مَقصد کیاہ گژھِ اَسہِ کِراے اور بیٚیہِ آسِف صٲب یہِ حظ پانہٕ تہِ أسۍ نہٕ حظ ہؠکو بیٚکِس سۭتۍ گٔژھِتھ کینٛہہ تٔمِس سۭتۍ ہاو أسۍ اَصٕل حِساب اہن حظ اہن حظ آ ونۍ ؤنۍ تو حظ سَر اَسہِ کر چھُ گژھُن اور بوموارِ دۄہ ہؠکو أسۍ گٔژھِتھ تیٚلہِ کَرو أسۍ تُہٕنٛز گٲڑۍ بُک سُہ گژھِ حظ واتٕنۍ صُبحس سَتھ بَجے یوٗتاہ سٹاپَس پؠٹھ بِلکُل أسۍ آسو ریڈی ییٚتؠتھ سامان ہیٚتھ پَتہٕ نیرو أسۍ ییٚتہِ پؠٹھٕے بِلکُل حظ بِلکُل چلو حظ تُہۍ روٗزیو مےٚ تٔمۍ سٕنٛز کنٹیکٹ ڈِٹیلٕز آسف صٲبٔنۍ أسۍ نیرو ییٚتہِ پؠٹھ تمہِ ساتہٕ کرو أسۍ تٔمِس فون سُہ یہِ گٲڑۍ ہؠتھ بِلکُل حظ چلو مہربٲنی حظ مہربٲنی شُکریہ